اَسَلامُ علیکُم ہے محمد عاصف چھِو حظ ییٚتہِ پیٚٹھ میٖٹ شاپ چھُوٕ چھُو نا تۄہہِ کۄلگامہِ چلو ٹھیٖک ٹھیٖک اَسہِ حظ اوس یہِ ماز حظ ضروٗرت خانٛدرٕ خٲطرٕ

اَسہِ اوس یُس بوٚڑ ماز چھِ بَڈٕ ماز چھُ سُہ چھِ اَسہِ ضروٗرت ژور کویِنٛٹَل تہٕ بیٚیہِ کۄکَر چھِ ضروٗرت زٕ کویِنٛٹَل بیٚیہِ چھِ کَٹہٕ ماز ضروٗرت کویِنٛٹَل کھَنٛڈ اَسہِ چھُ ضروٗرت اَسہِ چھُ یِہَے لگ بگ مٲنۍتو تُہۍ اَکھ جُلایی تہٕ زٕ جُلایی اَوا چلو ٹھیٖک ٹھیٖک چھُ تُہۍ ؤنۍتو ریٹاہ ویٹاہ کیٛاہ چھِ بَڈٕ ماز گوٚو ترٛےٚ ہَتھ کَٹہٕ ماز کَٹہٕ ماز چھِ ساڑ شےٚ ہَتھ کِلوٗ ٹھیٖک تہٕ یہِ کۄکَر ماز اَکھ چلو وۅنۍ کٔرۍزیٚو تھوڑا کٔرۍزیٚو نرمی اَتھ ریٹہِ اچھا ٹھیٖک یِتھٕ پٲٹھۍ تُہۍ مٲروا یہِ تَمہِ دۄہ ییٚتی کِنۍ تُہۍ مٲرِو یہِ دُکانَس پیٚٹھٕے اچھا ٹھیٖک گوٚو ییٚتی مٲرِو تُہۍ تیٚلہِ ہے یہِ تۄہہِ سجووٕ یہِ تۄہہِ ہُہ گژھِ تہٕ تہِ مٲرِو گوٚو ڈِل ڈِلؤری کٔرِو پَتہٕ تُہۍ یہِ ہوٗم ڈِلؤری نا چلو ٹھیٖک حظ چھُ باقٕے ؤنِو تُہۍ تیٚلہِ ٹھیٖک ٹھیٖک چاروٲے کَتِکۍ چھِ یِم چھا یِم ٲسۍ پہٲڑی کِنہٕ یِم چھِ یہِ گامٕکی مےٚ دوٚپ پہٲڑی ما چھِ تِمَن چھُ روزان پَتہٕ وَتھ بَنٛد ٹھیٖک ٹھیٖک بیٚیہِ گژھِ آسُن تھوڑا لۄکٹُے لۄکٹُے چاروٲے تہٕ بَڈیَن چھُنہٕ زیٛادٕ مَزٕ گژھان کیٚنٛہہ چلو ٹھیٖک حظ چھِ یہِ ؤنۍتَو تُہۍ مےٚ کیٛاہ حظ چھِ وَنان اَتھ کۄکَر ماز تہٕ گاڈٕ ماز ما چھِ تُہۍ تھَوان گاڈٕ چلو ٹھیٖک حظ چھُ ما گاڈٕ تہِ چھِ ضروٗرت تَمی دۄہ حظ تَمی دۄہ خانٛدرَس پیٚٹھٕے چلو ٹھیٖک حظ گوٚو ٹھیٖک حظ گوٚو یہِ ؤنۍتو بیٚیہِ تُہۍ ؤلِو ریٹ کٔرۍزیٚو وۅنۍ تھوڑا کٔمی تہٕ ٹھیٖک چھا حظ بیٚیہِ آ کالِٹی دار مازٕے گژھِ آسُن باقٕے کیٛاہ چھُ

چلو ماز گژھِ آسُن صافٕے تہٕ چلو ٹھیٖک حظ چھُ چلو ٹھیٖک چلو حظ چلو اَسَلامُ علیکُم